آ مےٚ چھُ کوٚرمُت گوٗگٕل میپ یوٗز أمِچ ٹرانسلیشن تہٕ اَمِچ پرٮ۪تھ کینٛہہ یہِ چھُ واریاہ فٲیدٕ مَنٛد تہٕ یہِ بیٚیہِ گوٗگٕل میپ چھُ ہاوان اَسہِ واریاہ ایکُریٹ ڈِسٹَنٕس ایٚکوٗریٹ وے ایٚکیوٗریٹ اِستعمال کَرنَس پٮ۪ٹھ یہِ چھُ واریاہ فٲیدٕ مَنٛد پرٛٮ۪تھ کُن لوٗکَن خٲطرٕ گوٗگٕل میپ چھِ واریاہ ضروٗری یَنہٕ پٮ۪ٹھ یہِ ایپ آیہِ گوٗگٕل میپ چھُ واریاہ فٲیدٕ دِوان لُکَن اَمہِ سۭتۍ گَژھان چھِ کُنہِ جایہِ واریاہ آسٲنی کانٛہہ جاے لَبنہٕ خٲطرٕ